آ بہٕ ہیٚکہٕ پانٛژَن سِٹیٹَن ہُنٛد ناو ؤنِتھ اِوٕن مےٚ چھِ تَمہِ کھۄتہٕ زیادٕ پتہ مگر ییٚتہِ چھُ ضروٗرت اسہِ صرف پانٛژَن سِٹیٹَن ہُنٛد انٛڈیا کیٚن ناو وَنُن تَتھ منٛز اَگر أسۍ وُچھو اَکھ سِٹیٹ چھُ اسہِ یِوان ییٚتہِ کرناٹکہ یُس سَوُتھ سایڈٕ چھُ بیٛاکھ چھُ یِوان تٔمِس نزدیٖک کیریلا بیٛاکھ چھُ یِوان اسہِ ہماچل پردیش بیٛاکھ چھُ یِوان اسہِ اُتر پردیش تہٕ بیٛاکھ چھُ یِوان اسہِ بِہار یِم چھِ پانٛژَن سِٹیٹَن ہُنٛد انٛڈیا ہَس منٛز ناو